میٲنہِ فیورِٹ بایکہٕ چھِ پَلسر چھِ ہایابوٗسا چھِ اَپاچی چھِ بیٚیہِ چھِ کے ٹی ایٚم باقٕے چھِ مین یِم بایٚکہٕ چھِ ہایابوٗسا بایک پَلسر میانہِ حِسابہٕ چھِ میٲنہِ اَندز چھِ کَمفٲٹیبٕل پرٮ۪تھ کانٛہہ بایک چھِ کَمفٲٹیبمل اِنسان سٕندۍ خٲطرٕ اَگر ہیٚسہٕ سان چلاوو کِیرفُلی چلاوو اگر دِیان دِتھ چلاوو تیٚلہِ چھِ اِنسان سٕنٛدۍ خٲطرٕ پرٮ۪تھ کانٛہہ یُس اکھ بایک چھِ سُہ چھِ کَمفٲٹیبٕل